مٮ۪نٹَل ہٮ۪لٕتھ اِشوٗزَن ہِنٛز کَتھ کَرو أسۍ یُس یہِ مٮ۪نٹَل ہٮ۪لٕتھ اِشوٗز چھِ یِم اِشوٗز چھِ عام گٔمٕتۍ سانہِ سوسایٹی منٛز آ اَکھ أکِس اِنسانَس منٛز چھُ آز یہِ چیٖز عام یِوان لَبنہٕ ڈِپریٮ۪شَن انزایٹی سٹرٛس پرییشٲنی یِم چھِ عام پرٛٮ۪تھ کٲنٛسہِ اِنسانَس منٛز آز چوٗنٛکہِ گورمِنٹَن أسۍ ہٮ۪کو نہٕ ؤنِتھ مطلب گورمِنٹہٕ سٕے یوت کھالو نہٕ أسۍ خَطا کینٛہہ فیسَلٹیٖز چھنہٕ تیٖژاہ کِہیٖنۍ مطلب سانہِ سوسایٹی منٛز چھِ پٔرِتھ لیکھِتھ جَوان نَوجَوان چھِ یِم بے روزگار چھِ یِمَن نہٕ جاب چھِ مِلان کِہیٖنۍ جاب اَپارچُنِٹیٖز چھِنہٕ کِہیٖنۍ تِمو چھِ بِچارو پنٛنِس وَقتَس منٛز پنٛنہِ وَقتہٕ چھِ تِمو محنت کٔرمٕژ تِم چھِ ڈِگری ہولڈٲرٕس أڑۍ چھِ گریجویٹ ایم اے کٔرِتھ چھِ بی اٮ۪ڈ کٔرِتھ چھِ بی ٹٮ۪ک کٔرِتھ چھِ بی ایس سی نٔرسِنٛگ کٔرِتھ چھُ واریاہ واریاہ ڈِگری ڈِفرٛٹ ڈِگریٖز چھِ مطلب کَرمَژٕ جَوانو سوسایٹی منٛز یا یِتھ پٲٹھۍ تہٕ مگر تِمَن چھِنہٕ جاب اَپارچُنِٹیٖز چھِنہٕ گورمنٹ کہِ طرفہٕ تِمَن یِوان دِنہٕ کِہیٖنۍ تمہِ کہِ وجہ سۭتۍ چھِ تِم ڈِپریشَنٕکۍ انزایٹی ہِنٛدۍ سِٹرٛسٕکۍ شِکار آمٕتۍ کَرنہٕ واریاہ چھِ تِم تہِ یِم پَنُن بِزن۪س ہٮ۪کَن کھوٗلِتھ تِم کینٛہہ پٔرسَن چھِ تِم چھِ ہٮ۪کان یِم چیٖز نِش بٔچِتھ اَلبتہ سایڈۍ نِش چھُنہٕ تیوٗتاہ گُزار آسان کیٚنٛہہ پرٛٮ۪تھ کانٛہ ہیٚکہِ پَنُن بِزنٮِس کھڑا کٔرِتھ تمہِ کہِ وَجہ سۭتۍ چھُ میکزِمَم لُکھ چھِ یہِ گَژھان سٹرٛس پَریشٲنی ڈِپریشَن ہِنٛد سِٹار شِکار بیٚیہِ اَمیُک یہِ تہِ چھُ زیادٕ سُہ اَکھ اِنسان یُس سوشَل لایِف یۄس چھِ امہِ سوشَل لایفَن یُس دوٗر چھُ روزان یِم اِنسان تہِ چھِ زیادٕ یِمَن نہٕ زیادٕ اِنٹرٛکشَن چھِ آسان سوسایٹی منٛز کِہیٖنۍ نہ مطلب سوسایٹی ہِنٛدٮ۪ن لُکَن سۭتۍ یِمَن نہٕ زیادٕ اِنٹرٛیکشَنٕز چھِ آسان کِہیٖنۍ نہٕ تِم تہِ چھِ ہٮ۪کان اَمِکۍ شِکار گٔژھِتھ سٹرٛسٕکۍ ڈِپریشَن یا یِمَن نہٕ دوستان چھُ زیادٕ آسان کِہیٖنۍ یِم مطلب یِم نہٕ سوساے سوشَل لایِف چھِ زیادٕ گُزاران کِہیٖنۍ نہ یِمَن اِنسانَن چھُ ہٮ۪کان زیادٕ اَٹیک گٔژھِتھ سٹرٛسُک ڈِپریشَنُک اٮ۪نزایٹی ہُنٛد یا اٮ۪نزایٹی اَٹیکٕس چھُ یِمَن اِنسانَن زیادٕ ہٮ۪کان یِتھ یا آز کَل چھُ عام برٛیکاَپٕس چھِ گژھان مطلب یِتھ پٲٹھۍ مطلب کانٛہہ اِنسان چھُنہٕ کٲنٛسہِ لَو کَران یِتھ پٲٹھۍ ہُتھ پٲٹھۍ تِمَن چھِ ہٮ۪کان برٛکٕس و برٛیکاَپ وغیرہ گٔژھِتھ سٹرٛس چھِ یا سانہِ سوسایٹی مَنٛز چھُ آز یِوان عام لَبنہٕ کہِ یِم لَکٕٹۍ لَکٕٹۍ نو جوان چھِ تِم چھِ گٔمٕتۍ ڈرٛگَن منٛز مُبتلا تِم چھِ ڈرٛگٕس کَران تِم چھِ چرٕژ سِگریٹ یِمَن چیٖزَن غلط چیٖزَن منٛز مُبتلا گٔمٕتۍ چوٗنٛکہِ تِہِنٛدۍ پیرنٛٹٕس چھِنہٕ تِمَن پٮ۪ٹھ نَظرِے تھاوان تمہِ کہِ وجہ سۭتۍ یُِتھُے نہٕ تِمن پَتہٕ ٹایمَس پٮ۪ٹھ چھُ ڈرٛگ یا یِم چیٖز مِلان کِہیٖنۍ تِم چھِ ڈِپریشَنٕکۍ شِکار گژھان بیٚیہِ چھُ مطلب اَکھ پَڑٲے تہِ اَکھ کامَن یہِ کہِ تمہِ کہِ وَجہ سۭتۍ تہِ چھُ آز گژھان ڈِپریشَنٕکۍ شِکار چوٗنٛکہِ مطلب پیرَنٹَن پَزِ نہٕ پنٛنٮ۪ن بَچَن تیوٗتاہ پریشَر ترٛاوُن کِہیٖنۍ نہٕ پٔزۍ پَٲٹھۍ چھُ نہ سۄ فِلم اَکھ کہِ پریشَر کُکَر گَژھِ نہٕ بَناوُن ییٚمِس بَچَس کِہیٖنۍ نہٕ یہِ چھُ دٮ۪ماغ یہِ چھُنہٕ پریشَر کُکَر کیٚنٛہہ یوٗتاہ پریشَر لَگ ترٛاوَو نہ یہِ فھٹہِ تیوٗتاہ مطلب پیرَنٹٕس چھِ پَننٮ۪ن بَچَن تیوٗتاہ پرییشَر تراوان پَرنُک یا ہُمیُک اَمیُک مطلب ڈِفرَنٛٹ چیٖزَن ہُند کہِ تمہِ کہِ وَجہ سۭتۍ چھُ پَتہٕ تِہُنٛد دٮ۪ماغ تِم چھِ پَتہٕ پنٛنہِ گَرٕ تھوڑا دوٗر ژٔلِتھ پنٛنِس بیٚیِس أکِس فرینٛڈ سٔرکٕلَس سۭتۍ ہُمَن چیٖزَن ہُنٛد شِکار گژھان یِمَن ڈرٛگَن وَگَن ہُنٛد آ پیرَنٹَن پَزِ پنٛنٮ۪ن بَچن پٮ۪ٹھ نظر تھاوٕنۍ آ بیٚیہِ کَرَو أسۍ امِچ کَتھ کہِ یِم ییٚتہِ سانہِ سوسایٹی منٛز چھِنہٕ تِتھۍ کینٛہہ س۪نٹٲرٕس کِہیٖنۍ نہٕ یِم ہَسا نَظر تھاوَن سوسایٹی ہِنٛدٮ۪ن لُکَن پٮ۪ٹھ یِم ڈِپریشَنٕکۍ یا اٮ۪نزایٹی یِمَن چیٖزَن ہِنٛدۍ شِکار چھِ گٔمٕتۍ تِتھۍ کیٚنٛہہ فیسَلٹیٖز چھِنہٕ گورمنٹ کہِ طرف آسہِ کِہیٖنۍ تہٕ بیٚیہِ چھُ مطلب یِم چھِ سانہِ سوسایٹی منٛز یِم عام چیٖز بیٚیہِ چھِ سوسایٹی منٛز یِمَن یِمَن بِچارَن یِم ڈِپریشَن چھِ آسان یا اٮ۪نزایٹی چھِ تِم چھِنہٕ ہٮ۪کان یہِ ؤنِتھ کٲنٛسی تِم چھِ پانَس أنٛدرٕے تھاوان یُتھُے تِم أنٛدرٕے چھِ تھاوان تمہِ کہِ وَجہ سۭتۍ چھِ تِمَن واریاہ زیادٕ پرابلِمٕز گَژھان تِم چھِنہٕ ہٮ۪کان یہِ شِیر کٔرِتھ کٲنٛسے سۭتۍ تہِ ووٚن مےٚ وونی یہِ یِم اِنسان نہٕ زیادٕ سوشَل لایِف یِمَن نہٕ زیادٕ آسان چھِ کِہیٖنۍ یِمَن اِنٹرٛکشَنٕز چھِ آسان سوسایٹی سۭتۍ زیادٕ کِہیٖنۍ تِم چھِ ہٮٚکان زیادٕ پَہمَتھ شِکار گٔژھِتھ چوٗنٛکہِ تِم چھِنہٕ شِیَرٕے ہٮ۪کان کٲنٛسہِ سۭتۍ کٔرِتھ ونۍ یِمَن سوسایٹی منٛز چھُ آسان فرٛٮنٛڈ سٔرکٕل یا سوسایٹی منٛز دوستان ہُہ یہِ نیبرَن سۭتۍ پنٛنٮ۪ن سۭتۍ ہُمَن یِمَن سۭتۍ اَصٕل آسان کہِ تِم چھِ ہٮ۪کان شِیر کٔرِتھ پَتہٕ چھِ تِمَن سَجیشَنٕز مِلان تُہنٛدِ خٲطرٕ کیاہ چھُ بیٚٹَر اوپشَن کِتھ پٲٹھۍ کیٛاہ چھِ کیٛاہ کَران کہِ تمۍ واوٕ چھُ چھِ تِم ہیٚکان واپَس پَننہِ لاینہِ پٮ۪ٹھ یِتھ تہٕ تِم اِنسان چھِ ہیٚکان بٔچِتھ میکزِمَم چھِ بِچٲرۍ ہایڈی تھاوان اَنٛدَر تِمَن چھِ گَژھان پرابلِم